ہِندوستانَس منٛز مناوَن وٲلۍ تہوار تہٕ چھُٹی تِہُنٛد ناو چھُ یِتھ کٔنۍ دِوٲلی ہولی گنیش چُتراتھی اوٚنام دُسیٖرا اِنٛڈیَن رِپبلِک ڈے رکشا بنٛدن اِنڈِپٮ۪نڈٮ۪نٕس ڈے رامنوامی عیٖدالفطر عیدالضُحیٰ گُروٗ نانک جَیانتی دُرگا پوٗجا گاندھی جیانتی وَسنٛد پنٛچَمی جَنمَشتامی شِو راتری نَوراتری پونٛگَل بُڈاس بٔرٕڈے بیساکھی ماکَر سنٛکرانتی اُگادی لوہری مہاویٖر جَیانتی